اسلام علیکُم فہمیٖد پرویٖن جی تُہۍ ؤنِو حظ مےٚ پانس مُتعلِق تھوڑا تعارُف کٔرو تُہۍ کَتہِ چھُو روزان تُہۍ کوٗتاہ چھُو پوٚرمُت تہٕ وٕنکیٚس کیٛاہ چھُو کران وعلیکُم اسلام مےٚ چھُ ناو فہمیٖدہ پرویٖن بہٕ چھس میون اصلی یُس گام چھُ سُہ چھُ أشمُجی یُس زَن کۄلگٲمۍ ڈسٹرکس منٛز چھُ یِوان مے چھُ خاندر کوٚرمُت کیلم بوزگام مےٚ چھُ بٔہمہِ تام پوٚرمُت تمہِ پتہٕ برے مےٚ فارم آنٛگنواڑی منٛز تہٕ آز چھس بہٕ آشا ؤرکر کٲم کَران